گۄڈنیُک چلینٛج گوٚو یہِ زِندگی منٛز کہِ زٕ ساس شُر اہ یُس قٕصہٕ گوٚو تَتھ منٛز کھوٚتُس بہٕ آٹوَس تہٕ بہٕ گوس تَمہِ پٮ۪ٹھ بوٚن تہٕ بہٕ اوسُس ژورَن رٮ۪تَن بَرابَر شیٚنٛگہِ بِستَرَس منٛز پَتہٕ پیوٚو دَوا وَوا ییٚلہِ اوٚن تَتھ پیوٚو پَلستَر کَرُن زَنٛگ پھٕٹ تَتھ گوٚو فرٛٮ۪کچَر تَتھ پیوٚو پَلستَر وَلَس کوٚر نہٕ زٕ ژور رٮ۪تھ کھیٚیہِ تٔمۍ تہِ اوس سُہ ژورَن رٮ۪تَن بِستَرَس منٛز تَمیُک یُس دَوا تھو تَمہِ سۭتۍ گوٚو لِورَس پرٛابلِم گٔے کامبَل کٲشِر پٲٹھۍ یَتھ کامبَل چھِ وَنان تمہِ سۭتۍ چھِ گژھان أچھ لِدرِ بیٚیہِ چھِ گژھن یوریٖن گژھن لِدُر بیٚیہِ گژھان لِورَس ڈٮ۪میج گوٚو سُہ دَوا کھٮ۪نہٕ سۭتۍ تہٕ اوس دۄن ترٛٮ۪ن رٮ۪تَن پَتہٕ سۭتۍ ٲسۍ تَمِکۍ دوا کھٮ۪وان پیٖرَن ویٖرَن نِش گٔے گٔے ڈاکٹرَن نِش تہِ ٲس تَمِکۍ دَوا کھٮ۪وان گٔے تَتھ فرق پوٗرٕ پَرہیز پیٚو کَرُن تیٖل ویٖل پیٚو بَنٛد کَرُن تہٕ پَتہٕ پیٚو تی پَرِہیز کَرُن تہٕ گوٚو سُہ اَکھ پرٛابلِم تہٕ گوٚو پَتہٕ وارٕ وارٕ ٹھیٖک تہٕ گوٚو اَکھ پرٛابلِم دٔیِم چَلینج پیٚو مےٚ یہِ فیس کَرُن کہِ مےٚ دیُت سِکِستھَس منٛز اٮ۪کزام اَکھ ٹٮ۪سٹہٕ یَتھ جے این وی ٹٮ۪سٹہٕ چھِ وَنان بہٕ گوس تَتھ منٛز کالِفاے تہٕ مےٚ بہٕ بوڈ جے این وی سکوٗل ٹوٗ تھاوزَنٛڈ ٹُوَنٹی یَس منٛز تہٕ وُہَن دۄہَن بیٖٹھۍ أسۍ تَتہِ تہٕ گوٚو کووِڈ نایِنٹیٖن تہٕ آے ٲسۍ گَرے ٲسۍ دۄن ؤریَن آنلایَن کٕلاس دِوان تہٕ پوٚر وور نہٕ کِہیٖنۍ تہٕ ٲسۍ یِتھَے پٲٹھۍ آنلایَن اٮ۪کزام دِوَان تہٕ زٕ ساس زٕتووُہَس منٛز ییٚلہِ بہٕ تور گوس تہٕ تَتہِ گوس بہٕ بٮ۪مار بہٕ اوسُس دۄہَے پٮ۪وان بٮ۪مار مےٚ اوس دۄہَے پٮ۪وان گَرٕ یُن یِم چَلینٛج پیٚیہِ مےٚ یہِ کَرٕنۍ پَتہٕ درٛاوُس بہٕ تَتہِ پَتہٕ پیٚو مےٚ سۄے کیٹرِکَس نِش گژھان تُہُنٛد دَوا کھیوٚن أکِس دۄن رٮ۪تَن تہٕ گٔے پرٛابلِم یَکھ پرٛابلِم تہِ پَتہٕ ٹھیٖک وارٕ وارٕ تہٕ وَنۍ آوُس بہٕ گَرٕ وَنۍ چھُس بہٕ ییٚتہِ پَران گٔے یہِ پرٛابلِم ٹھیٖک بیٚیہِ چھِ مےٚ بیٛاکھ اَکھ پرٛابلِم گٔمٕژ فیس کہِ ییٚتہِ یِم تَتہِ تِم ٹیٖچَر ٲسۍ تہِ تِم ٲسۍ نہٕ اَصٕل پٲٹھۍ پَرناوَان کیٚنٛہہ اٮ۪کزامُک پرٛیشَر اوس یی واقی پَتہٕ درٛاوُس بہٕ تتہِ بیٚیہِ پوٚر مےٚ تھوڑا پانہٕ وَنہٕ تہِ گوٚو یہِ پرٛابلِم تہِ بیٚیہِ چھِ بیٚیہِ اَکھ پرٛابلِم سَہ ہٮ۪کہٕ نہٕ بہٕ تۄہہِ سۭتۍ شِیَر کٔرِتھ کیٚنٛہہ تہٕ اگر سۄ پرٛابلِم ہٮ۪کہٕ نہٕ بہٕ تۄہہِ سۭتۍ شِیَر کٔرِتھ کیٚنٛہہ یی